سانہِ زندگی منٛز کیٛاہ رول چھِ مٲلِس ماجہِ ہُنٛد آسان جیسے کہِ یِتھ کَنۍ اَکھ اِنسان چھُ سُہ ہٮ۪کہِ نہٕ کَمرٕچ أڈجہِ وَرٲے کھڑا روٗزِتھ کِہیٖنۍ تِتھَے کَنۍ ہٮ۪کہِ نہٕ شُر روٗزِتھ مےٚ باسان مٲلِس ماجہِ ہِنٛدۍ وَرٲے کِہیٖنۍ تہِ نہٕ تِکیٛازِ مول موج چھُ آسان زندگی منٛز سورٕے کیٚنٛہہ مٲلِس ماجہِ ہِنٛدۍ وَرٲے چھُنہٕ اِنسان ہٮ۪کان کِہیٖنۍ کٔرِتھ نَہ ہٮ۪کہِ اِنسان زندگی گُزٲرِتھ مٲلِس ماجہِ وَرٲے نَہ ہٮ۪کہِ اِنسان کانٛہہ کیٚنٛہہ کیٚنٛہہ کٔرِتھ اِنسان مٲلِس ماجہِ ہِنٛدۍ وَرٲے کیٛازِ مول موج چھُ سورُے آسان یُس خۄداے سٕنٛدۍ طرفہٕ اَسہِ یُس مطلب موج چھےٚ جَنتُک دَرواز یا مول چھُ یِتھَے کَنۍ مٲلِس تہِ چھِ یِوان ونٛنہٕ ماجہِ ہِنٛدۍ سۭتۍ کیٛاہ چھِ گژھان اَسہِ مو موج چھےٚ اَسہِ یوٗتاہ فٲیدٕ دِوان ماجہِ ہِنٛدۍ سۭتۍ چھِ أسۍ سورُے ہٮ۪کان مٔہ اَگر کیٚنٛہہ تہِ کانٛہہ تہِ کَتھ آسہِ سۄ چھِ أسۍ ہٮ۪کان پنٛنہِ ماجہِ ؤنِتھ سۄ چھِ أسۍ ہٮ۪کان پنٛنہِ ماجہِ سۭتۍ شِیَر کٔرِتھ ماجہِ ہِنٛز کٲم چھےٚ یِہوٚے آسان گَرَس منٛز سٲرٕے کٲم کَرٕنۍ جہِ گَرَس منٛز بانہٕ چھَلٕنۍ گَرَس منٛز شُرۍ سُنٛد خیال تھاوُن یِتھ کَنۍ مٲلۍ سٕنٛز کٲم چھِ زَنہٕ مٲلۍ سٕنٛز کٲم چھِ آسان مطلب شُرِس خٲطرٕ کھٮ۪ن اَنُن مطلب مطلب کٲم کَرٕنۍ گَرٕ کِتھ کَنۍ پَکناوو تہِ چھِ آسان مٔہنوِس سُہ چھُ آسان مٲلِس سونٛچُن کہِ گَرٕ کِتھ کَنۍ چَلہِ شُرٮ۪ن کیٛاہ کَرو شُرٮ۪ن کِتھ کَنۍ تھاوو خیال

گَرَس خٲطرٕ کانٛہہ چیٖز آسہِ مَکلاوُن مَکلیومُت آسہِ أمِس چھُ وَنُن یہِ چیٖز مَکلیو یہِ چیٖز چھِ اَنُن یا شُرٮ۪ن چھِ شُرۍ چھِ رَچھٕنۍ شُرٮ۪ن چھُ مطلب شُرۍ چھِ سکوٗل اَگر شُرۍ چھِ تِم چھِ سکوٗل آسان سوزٕنۍ تِمَن چھِ آسان واتُن تِمَن چھِ آسان پَلو لاگٕنۍ تِم چھِ تِمَن چھِ آسان صاف تھاوٕنۍ یا واریاہ مطلب چھِ وٕنۍکٮ۪ن تِم تہِ یِم وٕنۍکٮ۪ن زَنہِ تہِ چھےٚ جاب کَران مٔہنی تہِ چھِ جاب کَران اَمۍ سۭتۍ تہٕ پَتہٕ کیٛاہ چھُ گژھان واریاہ شُرۍ چھِ تِم آسان یِمَن نہٕ پَتہٕ مٲلِس ماجہِ ہُنٛد سَپوٹ چھُ میلان یِمَن نہٕ پَتہٕ مٲلِس ماجہِ ہُنٛد سَپوٹ چھُ میلان کِہیٖنۍ تہِ نہٕ کیٛازکہِ مول تہِ چھِ نیران صُبحٲے موج تہِ چھےٚ نیران صُبحٲے شُر تہِ چھُ شُرِس چھُنہٕ پَتہٕ خیال یِوان کہِ یہِ شُرِس چھُنہٕ پَتہٕ خیال یِوان تھاونہٕ کِہیٖنۍ ییٚمہِ سۭتۍ پَتہٕ کیٛاہ چھُ کَران شُرٮ۪ن چھِ پَتہٕ سوزان یِمہٕ اَنان کانٛہہ داے لاگان سۄے تِکیٛازِ یہِ رَچھِ میٛٲنِس بَچَس مگر سُہ چھُنہٕ گژھان صحیح کہِ تَمہِ سۭتۍ چھُنہٕ شُرِس روزان پنٛنِس مٲلِس ماجہِ سۭتۍ سُہ پیار کِہیٖنۍ تہِ نہٕ یُس آ اَصلی پٲٹھۍ آسُن گوٚژھ یُس اَصلی پٲٹھۍ پیار آسُن گوٚژھ مٲلِس ماجہِ سۭتۍ سُہ چھُنہٕ روزان کِہیٖنۍ تہِ نہٕ تِکیٛازِ تہِ شُر کیٛاہ چھِ آسان شُرِس چھِ آسان زیادٕ مٲلِس ماجہِ سۭتۍ لَگاو تِکیٛازِ لَکچار پٮ۪ٹھ چھُنہٕ آسان روٚچھمُت ماجہِ ہِنٛدِ یٔڈ منٛز چھُ آسان تَمہِ ویٖزِ چھُ آسان یوٗتاہ پیار تَمہِ ویٖزِ چھُ آسان سُہ تٔمِس سۭتۍ لٲرِتھ چھُس آسان یا تَمہِ پَتہٕ چھُ آسان زٮ۪وان چھُ بَچہِ تَمہِ پَتہٕ تہِ چھُ تٔمِس پیار یِوان کَرنہٕ مول موج پَنُن چھُ کَران شُرِس سُہ پیار تیٖژاہ سَختی چھِ تُلان پَنُن شُر گوژھ بَڑُن تَمے موٗجوٗب اَگر پَتہٕ اِنسان شُر تہِ چھِ پَتہٕ یورٕ چھُ یہِ واریاہ شُرۍ چھِ تِم یِم نہٕ پَتہٕ یاد چھِ تھاوان بٔڑِتھ کِہیٖنۍ یِم پَتہٕ مٲلِس ماجہِ چھِ واریاہ نافرمٲنی چھِ مٲلِس ماجہِ ہِنٛز کَران مول موج تہِ مٲلِس ماجہِ تہِ چھِ دِل پھٕٹان یِتھَے کَنۍ اَسہِ پَزِ نہٕ یہِ کَرُن کِہیٖنۍ تہِ أسۍ کَرو ہَمیٖشہ مٲلِس ماجہِ ہِنٛز خدمت کَرو مٲلِس ماجہِ ہُنٛز یاد تھاوو کہِ مول موج کۭژاہ سختی چھُ تُلان شُرۍ سٕنٛدۍ موٗجوٗب یا مول موج کیٛاہ چھِ کَران پَنُن شُر ییٚمۍ خٲطرٕ پنٛنِس شُرۍ سٕنٛدۍ موٗجوٗب چاہے مول چھُ کَران گَرٕ چھُ گَرِ نٮ۪بر چھُ نیران چاہے وَندٕ ٲسۍتَن رٮ۪تہٕ کول ٲسۍتَن روٗد ٲسۍتَن شیٖن ٲسۍتَن ژھٹھ ٲسۍتَن مگر یہِ چھِ نیران گَرِ تِکیٛاز تہِ أمِس چھُ شُرٮ۪ن خٲطرٕ کَمٲیِتھ اَنُن أمِس چھِ پنٛنِس گَرَس خٲطرٕ کَمٲیِتھ اَنُن أمِس چھِ پانَس اَگر شُر وَنہِ نَہ اَصٕل مکان بَناوو مول مٲلِس ماجہِ چھُ گژھان نَہ اگر شُرۍ ژھونٛڈ اَسہِ گوٚژھ آسُن یہِ چیٖز کیٛازِ مول موج چھُ پَتہٕ سۄے محنت کَران تاکہِ أسۍ تہِ بَناوو مَکان شُرۍ سٕنٛدۍ حساب بَناوو مَکان یُتھ شُر یَژھان چھُ پَتہٕ گوٚژھ شُرِس تہِ یاد روزُن کہِ مول موج کوٗتاہ چھِ کَران میٛانہِ موٗجوٗب تِتھَے کَنۍ اَگر پَتہٕ شُر تہِ یا شُر تہِ کَرٕ پَتہٕ زٕہۭنۍ کَرِ نہٕ پَتہٕ مٲلِس ماجہِ بے قدری یہِ مول موج یَژھِ پَتہٕ بٕڑِتھ سہار بَنہِ مٲلِس ماجہِ یِتھ کَنۍ مول موج لَکچارَس چھُ گۄڈٕ أمِس شُرِس رَچھان تِتھَے کَنۍ رَچھِ پَتہٕ یِہوٚے بَچہٕ ییٚلہِ یہِ بوٚڑ گَژھِ یہِ تہِ رَچھِ پَتہٕ مٲلِس ماجہِ ییٚلہِ سُہ ییٚلہِ تٔمِس بٕجَر چھُ یِوان ییٚمۍ سۭتۍ کیٛاہ چھِ گژھان خۄداے صٲب تہِ چھُ خۄش روزان پا پانہٕ تہِ چھُ اِنسانَس پَتہٕ سلوٗک سُہ دِل روزان خۄش مٲلِس مول موج چھُ جیسے کہِ موج چھےٚ لَکچا یہِ ییٖژاہ کٲم کَران یہِ چھےٚ سورُے بَتہٕ أمِس چھِ وٕنۍ چھِ آسان شُرِس دٮ۪ماغَس منٛز یِنَے مےٚ کیٛاہ چھِ کَہ مےٚ بہٕ چھُس ژھانٛڈان کہِ ماجہِ چھُ یِوان پانَے سَمٕجھ کہِ یہِ چھُ بَتہٕ ژھانٛڈان سُہ چھےٚ وۄتھان بٮ۪مار ٲسۍتَن یا کیٚنٛہہ تہِ ٲسۍتَن نَہ موج چھےٚ وۄتھان کیٛازکہِ شُر چھُ شُرۍ سٕنٛدۍ خٲطرٕ چھِ تیار کَرُن تِکیٛازِ محبَت چھُس آسان واریاہ زیادٕ شُرۍ سُنٛد یِہوٚے چھےٚ ماجہِ ہِنٛز کٲم یِہوٚے چھےٚ سٲنِس گَرَس منٛز یِہوٚے کٲم چھَس سٲنِس گَرَس منٛز کہِ مول چھُ اَسہِ کیٚنٛہہ تہِ کَران شُرۍ سٕنٛدۍ خٲطرٕ کَماوان جیسے کہِ موج چھےٚ پَتہٕ سُے اَگر مول اَنہِ اورٕ سیُن سُے چھےٚ پَتہٕ موج رَنان پَتہٕ دِوان شُرٮ۪ن دِوان یا پنٛنٮ۪ن باقٕے چھُ آسان گَرَس منٛز تِمَن چھِ دِوان تاکہِ یِتھَے کَنۍ چھِ پَتہٕ یہِ گَرٕ تہِ چَلان اَصٕل پٲٹھۍ